یُس ہسا مےٚ تۄہہِ یہِ ٹٕرٛمر ہیٚتیوُ یہِ ہسا درٛاو خراب مےٚ ہسا تھایو یہِ چارجس گٲنٛٹس مَگر أمۍ دِتۍ نہٕ برابر ٹایم کیٚنٛہہ أمۍ دِتۍ خٲلی زٕ مِنٹ شیوِنٛگ مےٚ اَوَے چھُس بہٕ تۄہہِ سۭتۍ اَتھ نا خۄش اَتھ پرٛوڈکٹ سۭتۍ اَگَرے تُہۍ ییٚژھِو تُہۍ کٔرِو یہِ اِمپرٛوٗ اَدٕ ہٮ۪کن باقٕے لُکھ اَتھ ہٮ۪تھ نَتہٕ چھِ باقٕے ناراض اَتھ